بہٕ چھَس گاڈنِنٛگٕز واریاہ زیادٕ شوقیٖن تہٕ مےٚ چھُ پَسنٛد گژھَان ییٚلہِ گَرٕ آسہِ سَجٲیِتھ یِمَو اَلگ اَلگ قٕسمہٕ کَیٚو پوشہِ کُلیِو ستۭۍ گَرَس چھِ اَکھ شوٗب ہِش روزَن گَرکِس آنٛگنَس چھِ اَکھ شوٗب ہِش روزَن بہٕ چھَس واریاہ شوقیٖن پارَک بَناونَس منٛز تہٕ ریٖسٮ۪نٛٹلی کٔر مےٚ کٲم مےٚ أنۍ واریاہ قٕسمٕکۍ پوش تِم رُے مےٚ تِم تھٲے مےٚ الگ الگ یِم گَملہٕ چھِ آسان تِمَن منٛز تھٲے مےٚ تِم رُوِتھ تہٕ تِمَن ٲسٕس بہٕ دۄہے دۄہے آب ترٛاوَان تِہُنٛد ٲسٕس بہٕ واریاہ اَصٕل پٲٹھۍ خیال تھاوَان گَملَن ہٕنٛز صفٲیی ٲسٕس بہٕ سۭتۍ سۭتۍ کَرَان تہٕ پارکہِ ٲسٕس بہٕ دَرٛمُن تہِ ترٛاوَان پارکہِ ہُنٛد سُہ یُس سُہ الگ گاسہٕ چھُ کھَسان یَتھ أسۍ اِنگلِش پٲٹھۍ ویٖڈٕس وَنَان چھِ تِم ٲسٕس بہٕ کَڑان تہٕ ییٚلہِ مےٚ گژھُن چھُ آسَان کُنہِ جایہِ گَرٕ دوٗر ییٚلہِ بہٕ گژھَان چھَس بہٕ چھس تِمَن تِمَن کُلؠن تِمن پوشہِ کُلؠن اَصٕل پٲٹھۍ تھلہِ تھلہِ آسَان وٕچھَان تہٕ مےٚ چھُ واریاہ خۄش گژھان تِم تِمَن کُن وٕچھُن تِمَن کُن وٕچھِتھ چھُ مےٚ اَکھ اَکہِ قٕسمُک سکوٗن ہِیوٗ مِلَن دِلَس تہٕ تِکیازِ مےٚ چھُ باسَن مےٚ کٔر یِمَن پؠٹھ محنَت یِمَن یِم چھِ مےٚ تَمِیُک پَھل دِوان یِنٛد یِہُنٛد یہِ پوش وٕچھِتھ یِہٕنٛدۍ یِم الگ الگ قٕسمٕکۍ پوش وٕچھِتھ چھِ مےٚ دِلَس خوشی مِلان تہٕ تِہُنٛد یُس مُشُک چھُ آسَان سُہ تہِ چھُ اَکھ سکوٗن فَروٚکھتہٕ کَرَان أکِس اِنسانَس تہٕ ییٚلہِ مےٚ گَرٕ نیٚبَر چھُ آسَن نَیرُن اَکھ چھَس بہٕ تِمَن تَمہِ ساتہٕ نَیٚرنہٕ وِزِ کُلؠن آب دِوَان بیٚیہِ چھَس بہٕ تِمَن گَملَن صفٲیی تھاوَان کٔرِتھ بیٚیہِ چھَس بہٕ پارکہِ تہِ تھاوَان صفٲیی کٔرِتھ زیوٗٹھ گاسہٕ چھَس بہٕ ژَٹان تَتھ تہٕ بیٚیہِ چھَس بہٕ تِمَن وٕچھان روزَان تِکیازِ مےٚ چھُ باسَان کہِ مےٚ چھُ گژھُن واریاہَس ٹایمَس خٲطرٕ گرٕ دوٗ گَرِ دوٗر تہٕ مےٚ پَزِ یِمَن کُلؠن کُن وٕچھُن مےٚ پَزِ بٔلکہِ زَن مےٚ واریاہ ٹایِم لوٚگ بٔلکہِ زَن مےٚ دۄہ گٔے واریاہ اورۍ تہٕ بہٕ چھَس تِمَن زیادَس ٹایمَس خٲطرٕ وٕچھَان تہٕ بیٚیہِ چھَس بہٕ تِمَن فوٹو تہِ تھَاوَان تُلِتھ پَتہٕ یِمَن اِنَسٹاگرٛام یا وَٹسایٚپَس ڈی پی تہِ تھَاوَان تہٕ بہٕ چھَس پَتہٕ مےٚ چھُ پَنٛنہِ مٕمِی پؠٹھ واریاہ زیادٕ بَروس کہِ سۄ ہیٚکہِ تِمَن کُلؠن ہُنٛد اَصٕل پٲٹھۍ دِیَان تھٲیِتھ تہٕ مےٚ چھُ گَرِ بوے تہِ تہِ سُہ تہِ چھُ واریاہ اَصٕل گاڈنِنٛگ کَرَان تہٕ تٔمِس چھِ اَصٕل شوق یِمن چیٖزَن ہٕنٛدۍ تہٕ بہٕ چھَس تِمنٕے وَنَان کہِ تُہۍ تھٲیِو سا یِمَن چیٖزَن ہُنٛد خیال تہٕ تِم چھِ تِمَن کُلؠن ہُنٛد خیال اَصٕل پٲٹھۍ تھاوَان تِم چھِ تِمَن وقتَس پؠٹھ آب ترٛاوَان تِم چھِ تِمَن گَملَن ہٕنٛز صفٲیی کَرَان تِم چھِ تِمَن تاپھ تہِ دِوان اَصٕل پٲٹھۍ تِم چھِ تِمَن لایِٹہِ کُن تہِ تھاوَن اَصٕل پٲٹھۍ یۄس تہِ کُنہِ قٕسمٕچ ضروٗرت چھِ آسَان أکِس کُلِس أکِس پوشہِ کُلِس سۄ ضروٗ ضٔروٗرت چھِ أسۍ فرات فَرَاہَمت کَرَان تہٕ أسۍ چھِ تِمَن ہُنٛد واریاہ اَصٕل دیان تھاوَان أسۍ چھِ تِمَن ہُنٛد واریاہ خیال تھاوَان تہٕ سون آنٛگُن چھُ تِمو سۭتۍ شوٗبون روزَان